یُس مےٚ سَوال چھ کہِ ژےٚ کیاہ خاص میٚموری چھی پَننس بَچپَنَس مُتعلِق یاد تہٕ یہِ کیاہ أمِس وَٹ میکٕس سُپیشَل ژےٚ کیاہ سُپیشَل چھی بَناوان سُہ میٚموری بَچپَن چھُ زِندگی ہُنٛد سِرو منٛز اَکھ اِہم حِصہٕ آسان یِتھ منٛز اِنسانَس اَکھ آزادانا زِندگی چھ گُزارٕنۍ آسان نہ چھِ أمِس کُنہ چیزٕچ فِکِر نَہ چھِ آسان کانٛہہ ذمہٕ دٲری بٔلکہِ یہِ چھ آسان اَکھ اَکھ موسوم تہٕ أمِس چھَنہٕ آسان کُنہِ چیزٕچ پَتہٕے کہِ اَصٕل کیاہ گوٚو خَراب کیاہ گوٚو تہٕ یہِ چھِ پنٕنۍ یہِ لایَف آسان یہِ چھُ آسان پَننِس اَتھ گِنٛدنَس تہٕ وَتھنَس بیٚہنَس سۭتۍ مَست یوٚتانۍ میانہِ بَچپَنُک تَعلُق چھُ سون بَچپَن گُزریو واریاہ زَبَردَست مَطلَب واریاہ میٚموریز چھ یاد واریاہ پَنُن اَکھ سُہ حساب اوس بہترین کٔشیر اَندَر خاص کَر سانٮ۪ن عَلاقَن منٛز گامَن منٛز گام گامہِ گامہٕ کیٚنن منٛز یِم زَن یہِ بَچپَن گُزاران اَتھ چھ آسان واریاہ مَزٕ یُس مےٚ گُزیرو بَچپَن واریاہ زَبَردَست مَطلَب تِم تِم تِم میٚموریز چھ مےٚ یاد یِم سُپیشَل میٚموری اوس یاد تِمَن دۄہَن ٲسۍ حالات آسان غُربَت ٲسۍ آسان فَینانشلی اوس اِنسان فِٹ آسان پَتہٕ اوس آسان اِنسان نِیران گَرِ أمِس اوس أمِس اوس آسان یہِ اوس یہ نگَے نِیران پَتہ اوس یہِ نَگے یِتھے پٲٹھۍ بہٕ اوسُس گَژھان پَتہٕ نَگے یِتھے پٲٹھۍ نیران اوسُس بہٕ مٲدان منٛز دۄہَس اوسُس گِنٛدان یا دٔریاو نَزدیک اوسُس گَژھان تَتہِ اوسُس بَناوان تِم سیٚک سیٚکِن ہنٛد ڈیر گَرو سُہ آب جَمہ یِمَن منٛز پَتہٕ اوسُس بہٕ تَتھ آ تَتھ تِمن آب پَتہ اوسُس دَپان یہِ گوٚو مِیون مَکان پَتہٕ ٲسۍ أسۍ پانہٕ ؤنۍ دَپان یہِ گوٚو میون مَکان أسۍ دَپہو أسۍ تَراوہو آب ییٚمہِ سُنٛد مَکان فٹہِ تہٕ یِم ٲسۍ واریاہ میٚموری اور پَتہ ٲسۍ أسۍ تِمَن دۄہَن ٲسۍ یِم سِگریٹَن یِم پاکیٚٹ چھ آسان تِمَن ٲسۍ أسۍ کَران کٲم تِمَن ٲسۍ أسۍ گِنٛدان اَکھ گیم اَکھ پَتہ ٲسۍ أسۍ تمَن سۭتۍ یُس سُہ أسۍ خوٚربان چھ لاگان تِمَن سۭتۍ اوسُس ٹِھل گنٛدان پَتہ اوسُس دَپان یُس پتہٕ اوس اَکھ سایکٕل اَکھ أسۍ بَناوان تہٕ یہِ ایرِیا ہَس منٛز سُہ کَڈِہے کٲم دَپان ٲسۍ یہِ گوٚو چیون تہٕ واریاہ میٚموری چھ یُس بہٕ بَچپَن چھ آسان سیٚٹھاہ بِہتٔرین زِندگی ہُنٛد اَکھ حِصہٕ چھِ آسان تہٕ بَچپَنَس منٛز چھ آسان اِنسان موسوم واریاہ مَطلَب ژورٕ تہِ چھِ کَرِمٕژ أسۍ ٲسۍ گَژھان لٕکہٕ ہنٛدٮ۪ن باغن منٛز اَمرِ باغن منٛز پَتہ ٲسۍ تَتہِ اَمبٕرۍ اَمبٕرۍ کَران یا باقٕے چیز بَچپَن چھ آسان سیٚٹھاہ مایوس تہٕ اَتھ منٛز اِنسان ماسوم حظ اَتھ منٛز چھ اِنسان بہٕ کیاہ چھُس اَصٕل کیاہ چھا تہٕ خَراب کیاہ چھ تہٕ لِہازا میٚموری چھ واریاہ زیادٕ مےٚ کٔر یہِ مےٚ یاد پیٚو سُہ کٔر مےٚ تۄہہِ نِش شِیَر تہٕ بَچپَن چھُ سیٚٹھاہ اَہَم زِندگی ہُنٛد حِصہٕ اَکھ